یِم یور سِیٲے چھِ یِوان سٲل کرنہِ تِمو سۭتۍ چھِ واریاہ مطلب واریاہ فٲیدٕ یِوان مطلب ییٚتکۍ ٖیِم لٔڑکہٕ چھِ تِم چھِ تِمَن ییٚتہ چکر کرناوان ییٚتِکۍ نَفر یہِ چھُ تِم تِم چکر کرناوان ہوٹل ہاوان کھٮ۪ن چین کھٮ۪ناوان پَتہٕ چھِ تِم لاسٹس نیرن وِزِ دِوان تِمن پوٚنسہٕ ییٚمہِ سۭتۍ أکِس أکِس نفرَس تہِ چھِ پَنٕنۍ ضروٗریات پوٚرٕ گژھان تہٕ ہُمن تہِ چھِ یِم یور پھیرنہِ چھِ آسان آمٕتۍ تِمن تہِ چھِ پَنٕنۍ سہوٗلیات یِوان ییٚتہِ پھیرنس منٛز کانہہ مُشکِلات چھکھ نہٕ گژھان أمۍ سۭ أمۍ سۭتۍ مِلیٚو أکِس نفرس واریاہ ساتھ کہِ اکھ دِژَن بیٚکِس نفرَس بیٚکِنۍ یِمن پھیرن والین تٕمن دِژَن مدد تہِ بیٚیہِ آوُس پَنُن فٲید تہِ کہِ تِمو دِتکھ تہِ کوٚرہس پونسو کِنۍ ہیٚلٕپ مدد کٔرہس تِمو تہِ تہٕ یِمو سۭتۍ چھِ اَگر ییٚتہِ زیادٕ زیادٕ ٹیٚوٗرِسٹ چھِ یِوان زیادٕ زیادٕ نَفر چھِ لگان ییٚتہِ تہٕ تِم تہِ چھِ لگان آوُر تِمن سۭتۍ یُس چیٖز اَصٕل چھُ روزان اَگر مطلب ییٚتہِ بَنہِ ہے ٹیٚوٗرِسٹ سیکٹر اکھ تَتہِ تھاوہن ییٚتہِ کٮ۪ن مُلٲزم لٲگِتھ کہِ تِمُۍ کِتھ پٲٹھۍ پھیرناون تِمَن کِتھ پٲٹھۍ اَتھ کِتھ پٲٹھۍ دیناون کھٮ۪ن چٮ۪ن کِتھ پٲٹھۍ واتناون تہٕ تِمن تہِ روزِ ہا دٮ۪ماغس منٛز نہ أسۍ ہسا چھِ مُلٲزِم مُلٲزم تہٕ أسۍ کرہاو کٲم أسۍ چھِ سٲنۍ چھِ ڈیوٹی کٲنسہِ سہوٗلِیت واتناوٕنۍ تہٕ تِمن تہِ واتہِ ہے پَتہٕ پانے سہوٗلیت یہِ چیٖز گژھِ ییٚتہِ ضروٗری آسُن میانہِ فِکرِ منٛز اَگر بہٕ وَنہٕ تہٕ یہِ چیٖز گژھِ ضروٗری آسُن ییٚتہِ